یِتھ پٲٹھۍ ہسا اَسہِ پَتہ چھِ یِم روٗرَل ایریا چھِ آسان یِمَن منٛز چھِ زیادٕ غریٖبی آسان یِم چھِ نہٕ آسان زیادٕ مُلٲزِم کینٛہہ ٹیٚنشَن چھِ آسان واریاہ قٕسمو لِہاذا کٔرِتھ چھِ کٲم کَرٕنۍ ییٚلہِ گیم چھِ گِنٛدان کانٛہہ تہِ گیم چاہے کِرکَٹھ آسہِ والی بال آسہِ پھُٹ بال آسہِ کانٛہہ تہِ گیم اِنسان چھِنہٕ روزان یِم ییٚتِکۍ اِنڈِوِجوَل تِم چھِ ہر کُنہِ پریشٲنی نِش دوٗر روزان کیازِ ییٚلہِ تِمو تِہُنٛد ذیٚہَن گیم کُن آوُر چھُ روزان ڈرٛگٕس آسہِ کانٛہہ تہِ پریشٲنی آسہِ کانٛہہ رِلیٖف آسہِ تھکاوٹ آسہِ کینٛہہ انسان چھِ دوٗر روزان أسۍ چھِ یژھَان یِمن رِموٹ ایریاہن منٛز ہسا گوٚژھ اِنفراسٹرَکچَر ایٚویلیبٕل تھاوُن تاکہِ یِم اَتہِ لُکھ بسن چھِ یِم روزن زیادٕ گیمَن کُن آوٕر تہٕ یِمَن گژھِ ہر کانٛہہ ٹؠنشن دوٗر